اَلسلامُ علیکُم ڈاکٹر صٲب ڈاکٹر صٲب مےٚ حظ نِیو اوترٕ دیٛانایے دَنٛدَس تۄہہِ نِش نظر تہٕ مےٚ گٔے نہ فرقٕے دَگ حظ چھِ اَتھ بیٚیہِ آز زٕ ژور دۄہ حظ گٔے

اچھا تَنہٕ حظ گٔے نہٕ مےٚ اَکھ رَژھ تہِ دَگہِ فرق آ تیٚلہِ حظ یِم بہٕ ژور بجے اَدٕ کیٛاہ تیٚلہِ حظ یِم بہٕ ژور بجے بٲگۍ اَدٕ حظ